آ اَسلام علیکُم وعلیکُم اَسَلام شُکُر خۄدایس کُن تُہۍ چھُو ٹھیٖک آ کَم چھُو

اَچھا اَچھا آ آ أسۍ چھِ أسۍ چھِ اٮ۪کزِکٮ۪ٹِو اِنجیٖنر چھِ أسۍ آ ؤنِو کیٛاہ مسلہٕ چھُ اَچھا اَچھا اَچھا اَچھا

ٹھیٖک تُہۍ تُہۍ کَتہِ پٮ۪ٹھ چھُو کَران مےٚ کال کَتہِ پٮ۪ٹھ چھُ

مٔلِک محلہ کلمُلا تَتہِ چھِ یہِ پرٛابِلم تہٕ یِہوٚے پریشٲنی چھُ تۄہہِ تَتہِ آچھا

آبٕچ سَپلَے چھُوا آبٕچ سَپلَے چھِوا بَرابر آسان تۄہہِ

کیٚنٛہہ وۄنۍ اگر کیٚنٛہہ آسان چھُ سُہ چھُ آسان تۄہہِ نا صافٕے آچھا حظ

لکیج اَچھا یُس تۄہہِ یُس تَتھ یُس اَتہِ چھُنَہ افسہ یُس اَتہِ چھُنَہ ملٲزِم تۄہہِ کُس مِلٲزِم سۭتۍ تۄہہِ کَتھ کٔرمٕژ علی محمد آ علی محمد چھِ اَسہِ ملٲزِم

تۄہہِ کَریو تِمن ونیو تۄہہِ زاہ ییٚتہِ چھِ یہِ چھُ مسلہٕ چھُ یہِ کٔرِو اَچھا کیٚنٛہہ چھُنہٕ پروا کیٚنٛہہ چھُنہٕ پروا میٛٲنِس یا میلَس پٮ۪ٹھ وٲژ یہِ تُہِنٛز یہِ کَتھ اِنشاء اللہ أسۍ کَرو کوٗشش اور ٹایمہٕ کھٮ۪نہٕ بغٲرۍ کَرو تُہنٛد یہِ مسلہٕ أسۍ حل اِنشاء اللہ خۄداے سٕنٛدِ مدتہٕ سۭتۍ اور یہِ گَژھِ حل ہہ یہِ چھِ سٲنۍ ذِموٲری اور اِنشاء اللہ ملٲزم وَنہٕ بہٕ یہِ تۄہہِ یُس یہِ یہِ پرٛابلِم چھِ یُس وٕنۍکٮ۪س عوام سَفر کران چھِ اَسہِ ہ یُس یہِ عوامس پریشٲنی چھِ یہِ نا صاف آب چھِ یہِ أزکِس آز گَژھِ نہٕ أمِس أمِس عوامس گَژھِ نہٕ یہِ نا صاف آب آسُن کیٚنٛہہ تہٕ اِنشاء اللہ بہٕ کَرٕ مٕلٲزمَن پنٛنٮ۪ن سۭتۍ کَتھ اور یُس تۄہہِ نا صاف آب چھُو اِنشاء اللہُ تعلیٰ یہِ یہِ گَژھِ نہٕ وۄنۍ نا صاف آب یِیو نہٕ تۄہہِ کیٚنٛہہ دٔیِم چیٖز یُس تۄہہِ ؤنِو لیٖکیج چھِ گَژھان جایہِ جایہِ تہٕ اَتھ بارس منٛز تہِ کَر بہٕ تِمن سۭتۍ مٕلٲزمن سۭتۍ کَتھ اور یُس یہِ لیٖکیج آب چھُ گَژھان یہِ تہِ گَژھِ اِنشاء اللہ کمپٕلی یہِ تہِ گَژھِ اِنشاء اللہ حل ہہ تہٕ دوٚیِم چیٖز یُس یہِ بیٚیہِ ووٚنوٕ تۄہہِ یہِ آبہٕ سَپلَے چھِ کَم ہہ اَ آب چھُنہٕ تَتہِ پورٕ واتان یا آب چھُنہٕ آسان تَتہِ اَصٕل پٲٹھۍ کیٚنٛہہ تہٕ اِنشاء اللہ سُہ تہِ کہ یُس یہِ مسلہٕ تہٕ یی کَرٕ بہٕ مٕلٲزمن سۭتۍ کَتھ وجہ کیٛاہ چھُ مسلہٕ کیٛاہ چھُ تۄہہِ یِوان تُہۍ چھُو مےٚ ڈیوٗٹی چھِنَہ تِم دِوان کیٚنٛہہ یہِ کر بہٕ تۄہہِ یہِ مسلہٕ کرمو بہٕ اَصٕل پٲٹھِ حل تۄہہِ بِلا وِشواس بِلا ہہ اوکے اوکے ٹھیٖک چھُ